بہٕ چھُس یِم پُلانٛٹٕس چھِ اَگر اَسہِ نؠبَر آسہِ نا گَژھُن کیٚژَن واریاہَن دۄہَن آسہِ اوٗرۍ گَژُھن گَرِ نؠبَر یِمَن چھُس بہٕ گۄڈنؠتھ تھاوان آب وغیرہ دِتھ اَصٕل پٲٹھۍ یِمَن تھاوٕ بہٕ ٹۄنٛگرِ سٟتۍ تھاوٕ بہٕ یِمَن کھٔنِتھ تھوڑا کَھچ وَچ کٔڈَکھ تہٕ تَرٛاوَکھ آب تہٕ کیٛاہ چھِ وَنان اَتھ پھۅلراوَکھ تہٕ پَھۅلراوَکھ اَصٕل پٲٹھۍ واریاہ اَصٕل ٹیک مَطلَب ٹیک کِیَر کَرٕ بہٕ یِمَن تہٕ پَتہٕ یِتھُے وۅنۍ گَژھُن آسہِ بہٕ وَنہٕ مٔمِی یا وَنہٕ بہٕ کٲنٛسہِ ہیٚرِم کَزِنَس یا وَنہٕ بہٕ اَنکَل جی نؠن دَپَکھ رٔٹِو سا یَتھ ہَسا ترٛٲوۍزیٚو آب تہٕ اَگر پیٚیہِ وٕ ضروٗرت یہِ چھُو آب یَتھ منٛز چھُو ترٛاوُن ییٚمہِ حِساب آب اَتھ اورٕ اَگر کَھچہِ کُلا آسہِ تہٕ یہِ کٔڈۍ زَہوٗس نؠبَر